فیوریٹ بُک سیزیٖز چھِ مےٚ بلاک چین بیسکس اتھ منٛز چھِ ہیٚچھناوان کرپٹو اِنویستمیٚنٹ اتھ منٛز چھ ٹریڈنٛگ ہیٚچھناوان لانگ رن یا شاٹ رن ٹریڈنٛگ آسہِ اتھ منٛز چھِ سُہ ہیٚچھان انسان تہٕ بیٚیہِ چھِ انسانس پتہ لگان یہِ کرپٹو کرنسی کیٛاہ گٔے تہٕ کرپٹو کرنسی کتھ پٲٹھۍ ہٮ۪کہِ فیوٗچر بٔنِتھ یِتھ پٲٹھۍ آز برٛونٛٹھ تٕرٕہ ژتجی ؤری اوس سون پنٛدہ رۄپیہِ وُہ رۄپیہِ گرام یِوان سُے چھُ ؤنکیٚس شیٚے ساس رۄپیہِ گرام تِتھے پٲٹھۍ چھِ کرپٹو کرنسی یِم ہیٚچھناوان یہِ کِتھ پٲٹھۍ بنہِ فیوٗچر تہٕ فیوٗچرس منٛز اگر آز پولکر ڈاٹ وٕچھو سۄے کویِن چھِ یہِ ژور ہتھ رۄپیہِ مِلان تہٕ اٮ۪کسپیٚکٹیشن چھِ وُہٕے وُہٕرۍ آسہِ سۄ ژور ساس یا پانٛژھ ساس رۄپیہِ تہٕ یہِ بُک سیریٖز چھُس بہٕ کنٹنیولی رِپیٖٹ کران منتھلی تاکہِ زیادٕ کھۄتہٕ زیادٕ نالیج گژھِ مےٚ گین کرپٹو کرنسی رلیٹِڈ یا بیٚیہِ بلاک چینس رِلیٹڈ